مےٚ ہَسا کوٚر فِلِپ کارٹ پٮ۪ٹھ بوٗٹھ آرڈَر یُتھُے مےٚ وُچھ سُہ اوس زبردست تَتھ ٲس اصٕل کوٛالٹی مےٚ اوس نہٕ ارادہ یہِ آسہِ یُتھ کیٚنٛہہ مگر یہِ اوس واریاہ اصٕل